اسلام اسلام علیکُم وعلیکُم اسلام جی فرمٲیِو شُکُر اَلحَمدُالِلّہ تُہۍ چھِو ٹھیٖکٕے اَصٕل پٲٹھۍ شُکُر شُکُر رۄبَس کُن تُہۍ چھِو ٹھیٖک گَرِ چھِ حظ ٹھیٖک سٲری الحَمدُالَلّہ کَتھ کلَس ہا کنَس ہا کنَس اچھا کیٛاہ توٚرُم توٚرُم سَمٕج کَر کوٗتاہ ٹایِم گوس پانٛژھ دہ دۄہ

اچھا یہِ ؤنۍتَو اَتھ ما سُویٚلِنٛگ وِویٚلِنٛگ کیٚنٛہہ اچھا اچھا اچھا گَو اَتھ آسہِ آب واب گوٚمُت پَس وَس ما چھُ نیران کیٚنٛہہ

توٚرُم توٚرُم مےٚ توٚر سَمٕج یہِ ؤنۍتَو مےٚ بیٛاکھ کَتھاہ تۄہہِ ما چھُ باسان منٛز کَنَس کنَس چھُ مَطلب آواز ہِش باسان کُنہِ ساتہٕ کیٚنٛہہ اچھا تُہۍ کیٚنٛہہ پرٛوسِجَر کوٚروٕ تۄہہِ کیٚنٛہہ ڈاکٹَر واکٹَر گٔیوٕ تُہۍ کیٚنٛہہ ییٚمہِ برٛونٛہہ

تُہۍ ٲسِوٕ کٲم کَران باسان تۄہہِ آب ترٛاونہٕ سۭتۍ چھِ پرابلِم گَژھان سرٛان کَرنہٕ برٛونٛہہ گَژھِ کاٹَن تھاوُن کاٹَنس گَژھِ کاٹَن رَژھ گَژھِ تُلٕنۍ تھوڑا رَژھ رَژھ کاٹَن رَژھ کھَنڈ سُے ترٛوو تیٖلس تیٖلَس منٛز تیٖل چھُ نا آسان کھیٚنہٕ تیٖل تٔتھی منٛز ترٛوو رژھ گَژھِ تھوڑا اویٚلی گَژھِ پَتہٕ گَژھِ تھاوُن کَنَس منٛز تہٕ تَمہِ پَتہٕ گَژھِ کَرُن سرٛان پَتہٕ چھُنہٕ باسان واسان پَتہٕ گَژھِ نہٕ آب واب گژھُن کِہیٖنۍ اَمیُک مَطلَب گوٚو تۄہہِ آسوٕ آب ژامُت کَنَس پَتہٕ چھِ آبہٕ سۭتۍ گژھِ تھوڑا اِرِٹیٚشن گَژھان بییٚہِ چھُ پیَی تۄہہِ تہِ آبہٕ سۭتۍ ہیٚکہِ اِنفیٚکشن گٔژھِتھ کیٚازِ یہِ چھُ تھوڑا ایٚکٕسٹٕرنَل آسان أمۍ پتہٕ أمۍ أمۍ أمۍ بَرعکٕس کٔرِو تُہۍ کٲم اَکھ تہٕ اۭں چھُ أمۍ بَرعکٕس کٔرِو تُہۍ کام تُہۍ یِیِو کٕلنِکَس پیٚٹھٕ کانٛہہ کانٛہہ چھُ اَصٕل اِی این ٹی کَنسَلٹَنٛٹ یُس آسہِ اصٕل کَنسَلٹَنٛٹ اِی این ٹی پیٹھ گٔژھِو تہٕ اِنشاء اَللّہ سُہ کَرِ کیٚنٛہہ پرسکِرٛپشن اَصٕل آ بیٚیہِ دِژوٕ مےٚ تۄہہِ ایڈوایِز تہٕ نہ اگر باسان اگر باسان چھُ تہٕ اگر بہٕ ونہو تۄہہِ آسوٕ سرٛان وان آسوٕ کَرُن کَلہٕ وَلہٕ آسہِ چھَلنُے تۄہہِ تَوَے ووٚنمَے فِلحال چھُ یوٚہے پرٛوسیٖجر زِ سرٛان کَرنہٕ سرٛان کَرنہٕ برٛونٛہٕے ٲسِو تُہۍ کٲم کَران تُہۍ ٲسِو تیٖلَس منٛز کیٚنٛہہ کاٹَن رَژھ کھَنٛڈ ترٛاوان سُہ گَژھِ تھوڑا اویٚلی تہٕ پَتہٕ گَژھِ تھاوُن سُہ کَنَس منٛز تَمہِ پَتہٕ گَژھِ کَرُن آب واب ترٛاوُن اَصٕل پٲٹھۍ تَمہِ پَتہٕ اگر فٕردر تَمہِ پَتہٕ اگر تَمہِ پَتہٕ اگر فٕردر تۄہہِ کیٚنٛہہ پرٛابلِم باسیٛاو آب ترٛٲوِتھ تہٕ تیٚلہِ چھُ ٹوٚٹلی اِنحیبِٹ کَرُن آب آب چھُنہٕ ترٛاونُے تیٚلہِ تیٚلہِ گَژھِ نہٕ آب ترٛاوُن تہِ کِہیٖنٛۍ فِلحال ییٖتِس کالَس نہٕ کیٚنٛہہ بیٚسٹ ٹریٖٹمیٚنٛٹاہ واتہِ اَتھ تَوَے ووٚنمَے مارکیٹَس منٛز چھُ یِوان مارکیٹَس منٛز چھُ یِوان میڈِکس چھِ آسان ویٚکٕس چھِ مٔلۍ ہیٚوان اِیر ڈرٛاپٕس اَکھ تُہۍ ہیٚکِو سُہ یوٗز کٔرِتھ پانٛژَن شیٚن کٔرِو سُہ یوٗز سُہ کُملاے اَتھ مَل وَل تہٕ پَتہٕ چھُ گَژھُن کُنہِ جٲے اِی این ٹی یَس نِش سُہ کَڑِ اتھ ویٚکٕس اَتھ منٛز جَمَع گَژھان سُہ کَرِ رِموٗ

نہ ویٚکسیٖن نہٕ کیٚنٛہہ ویٚکسیٖنٕے چھِ یِوان اَتھ اِیر ڈرٛاپٕس اَکھ سُہ چھُ أنٛدرِم مَل وَل آسہِ سُہ کُملاو سُہ اَتھ ہو سکتا ہے ییٚلہِ ژٕ راتھ ییٚمہِ لَرِ شۄنٛگان ییٚمہِ کَنہٕ چہِ لَرِ ہو سکتا ہے میے بی سُہ ہیٚکہِ مَل ہیٚکہِ پانٕے ؤسۍ تہِ پیٚتھ اگر پیٚو نہٕ کِہیٖنۍ تیٚمہِ پَتہٕ تہِ ہیٚکِو تُہی اِی این ٹی کَنسَلٹَنٹ کٔرِتھ تُہۍ ہیٚکو سُہ ویٚکٕس تَتھ سُہ ہیٚکہِ تَتھ رِموٗ کٔرِتھ

آ اِنفیٚکشن تہِ آسہِ ضروٗری اَتھ کھیٚون اِنفیٚکشن تہِ آسہِ ضروٗری کھیٚون اَتھ کیٛازِ یَمہِ ساتہٕ آب آسہِ ایٚکٕسٹَرنَل چیٖز اَنٛدَر گََژھن چھُ پتہٕ دَگ وَگ کَران سِویٚلِنٛگ آسیٚس تھوڑا امیُک مَطلَب گوٚو اینٛٹی بَیوٚٹِک ضروٗری کھیٚونُے آ اینٛٹی بَیوٚٹِک چھُے اَتھ ضروٗری کھیٚون ہاں چَلو بیٚیہِ اوسُے کیٚنٛہہ حُکماہ چلو اَد سا بِہِو رۄبَس اوکے اَسلام